مےٚ سا ٲس اکھ گٲڑۍ بُک کَرٕنۍ مےٚ ہَسا چھُ واتُن دوٗر أکِس جایہِ بہٕ ہَسا چھَس أمِس ڈریوَرس وَنان ژٕ وات شہیٖد پارَک پُلوٲمِس نِش یوٗتاہ تہٕ تیوٗتاہ گژھِ گژھِ مےٚ جلدی بہٕ ہَسا چھَسے ژےٚ ویٹ کَران